آ پانٛژھ ڈیٹ ہَسا چھِ مےٚ یاد گۄڈنیُک ڈیٹ چھُ مےٚ یاد ییٚمہِ دۄہ بہٕ زاس تمہِ دۄہ اوس ٲٹھ مے زٕ ساس پانٛژھ یہِ چھُ مےٚ گَرِ گوٚمُت دوٚیِم ڈیٹ اوس زٕ ساس تہٕ کاہس منٛز تیٚمہِ ساتہٕ چھِ اَسہِ بایک أنۍ مٕژ ٲٹھ فرؤری گٔے زٕ ڈیٹ ترٛیم ڈیٹ چھِ مےٚ یِتھ پٲٹھۍ تیٚلہِ آے سٔہلاب کَشمیٖرَس منٛز سرینگرَس آیہِ تمہِ ساتہٕ اوس ژۄداہ سٮ۪پٹَمبَر زٕ ساس ژۄداہ گٔے یِم ترٛےٚ ڈیٹ ژوٗرِم ڈیٹ چھُ مےٚ یاد ییٚلہِ ہَسا کہِ کووِڈ گٔیے تَمہِ ساتہٕ اوس زٕ ساس کُنوُہَس منٛز ڈٮ۪سُمبرس منٛز گٔیے اَکوُہ ڈٮ۪سُمبرس منٛز یہِ گٔیے چایناہَس منٛز سٹاٹ گٔے یِم ژور ڈیٹ پوٗنٛژِم ڈیٹ چھِ مےٚ یاد آز برٛونٛہہ دَہ دۄہ گوٚو مےٚ سۭتۍ اَکھ اِنسِڈٮ۪نٛٹ کہِ مےٚ گٔے ہنٛگتہٕ منٛگےَ شِورنٛگ سُہ چھِ پوٗنٛژِم ڈیٹ